ہاں یۄس ہَسا مےٚ پسندیٖدٕ کِتاب چھِ ساروِیو کِتابو منٛز سُہ ہَسا گوٚو قرآن قرآنہِ شریٖف قرآنہِ شریٖفس یُس ہَسا مُقابل تَس ہَسا درٛاے نہٕ آز تام کانٛہہ کِتاب مُقابَلس منٛز چاہے أسۍ اِنسان وٕنیُک تام تہِ تہٕ أسۍ ہَسا چھِ تَمے قرآنہِ شریٖف سٕے سۭتۍ قرآنہِ شریٖف ہَسا چھُ اَسہِ دِوان أکِس صحیح وا وَتہِ پٮ۪ٹھ پکنُک اَکھ وَتھ ہاوان یا پوٚز وَننٕچ وَتھ ہاوان یا قرآن سٕے منٛز ہَسا چھُ چاہے آز ساینَس چھِ چاہے آز میتھ چھِ چاہے آز کانٛہہ تہِ دُنہٕچ کِتاب چھِ سُہ ہَسا چھُ سٲرٕے اَمے قرآنہٕ منٛز درٛامٕژ یہِ ہَسا چھُ خۄدا صٲبٕنۍ پسندیٖدٕ کِتاب تہٕ تَمے ہَسا سٕہ یہِ میٛٲنۍ پسنٛدیٖدٕ کِتاب تہِ یہِ قرآنہِ شریٖف تِکیٛازِ نَہ کوٚر قرآنہِ شریٖفس آز تام کٲنٛسہِ مُقابَلہٕ نَہ کَرٮ۪س وٕنۍکہِ یور تہٕ قرآنہِ شریٖفَس ہَسا چھُ تَتھ منٛز ہَسا چھِ اللہ تعلیٰ ہن اَسہِ تِمہٕ چیٖز ہٲیمٕتۍ تِم ہِدایتہٕ اَسہِ دِژمَژٕ یِم نَہ ہَسا اَسہِ کُنے کِتابہِ منٛز چھِ میلان اَسہِ ہَسا چھِ واریاہ سُکوٗن میلان دِلَس ییٚلہِ أسۍ یہِ قرآنہِ شریٖفٕکۍ یِمہٕ آیہِ یِم سوٗرٕ پَران یا یِم سِپارٕ پَران چھِ یا ماہِ رمضان چھِ آسان تَتھ منٛز تہِ چھِ أسۍ یہِ قرآنہِ شریٖف پَران اَسہِ ہَسا چھُ باسان نَہ أسۍ چھِ روزدَر ییٚلہِ أسۍ قرآن شریٖف پَران چھِ اَسہِ ہَسا چھِ سورٕے کیٚنٛہہ یُس ہَسا چھُ سُہ ہَسا چھِ سانہٕ خٲطرٕ آسان قرآنہِ شریٖف اکثر ٹی وی شووَس منٛز تہِ ہَسا چھُ مےٚ تِمَے سُے ٹی وی شو گَژھان خۄش یَتھ منٛز ہَسا اِسلامِک یہِ آسہِ اِسلٲمی آسہِ سورٕے چاہے تَتھ منٛزٕ کانٛہہ تہِ کَتھ باتھ چھِ آسان زنٮ۪ن متعلق خۄداے چھِ آسان زنٮ۪ن متعلق یا شُرٮ۪ن الگ الگ یِم چھِ آسان الگ الگ یَتھ پٮ۪ٹھ چھِ آسان تَتھ پٮ۪ٹھ موضوٗعن پٮ۪ٹھ کَتھ چَلان اِسلامِک ٹی وی یَس پٮ۪ٹھ مےٚ ہَسا چھِ تِمَے ٹی وی شوز زیادٕ پسند آمٕتۍ بہٕ ہَسا چھَس اللہ تعلیٰ ہس کُن اَمے قرآنہِ شریٖفہٕ کہِ تھرٛوٗ رجوٗ کَران تِکیٛازِ اگر اَسہِ کانٛہہ تہِ مُشکِل چھِ آسان أسۍ ہَسا چھِ یہِ قرآنہِ شریٖف پَران اَسہِ ہَسا چھِ یہِ مُشکِل دوٗر گژھان اَسہِ ہَسا چھِ تِمہٕ حاجَتھ پوٗرٕ گَژھان اَسہِ سارنٕے پَزِ یُس ہَسا اَسہِ پنٕنۍ اَسہِ سارنٕے مُسلمانَن پَزِ پنٕنۍ اَکھ پسندیٖدٕ کِتاب قرآنٕے تھاوٕنۍ تِکیٛازِ قرآنَس یُس ہَسا قرآنَس ہیوٗ ہَسا چھِنہٕ یَتھ دُنیاہس منٛز کٕہۭنۍ تہِ کِتاب ہاں اَڑٮ۪ن ہَسا چھِ آسان مٮ۪گزیٖن چھَکھ آسان پسند یا باقٕے کہانی کِتاب چھِ آسان پسند لیکِن مےٚ ہَسا چھَنہٕ تِم کِتاب پسند کِہیٖنۍ پسند چھَم مگر ساروٕے کھوتہٕ زیادٕ پسند چھِ مےٚ قرآنہِ شریٖف تِکیٛازِ ییٚلہِ بہٕ قرآنہِ شریٖف چھَس پَران میٛٲنِس دِلس ہَسا چھِ اَکھ الگ سُکوٗن میلان مےٚ ہَسا چھِ باسان نَہ میون یہِ دۄہ گوٚو آز پوٗرٕ ییٚمہِ دۄہ نہٕ بہٕ قرآن شریٖف پرٕ کِہیٖنۍ تَمہِ دۄہ حظ چھِ مےٚ باسان یہِ میون دۄہ چھِنہٕ ادھوٗرا اوٚڑٕے تہٕ اَسہِ ہَسا پَزِ سارنٕے قرآنہٕ شریٖفٕچ تِلاوت تہِ حظ پَزِ سارنٕے کَرٕنۍ تِکیٛازِ یَس یہِ کِتاب چھِ اَتھ کِتابہِ مُقابلس منٛز ہَسا درٛاے نہٕ آز تام دُنِیاہس منٛز کانٛہہ تہِ کِتاب یِم کِتاب باقٕے چھِ اَسہِ ہَسا پَزِ پنٛنِس دٮ۪ماغس غور کَرُن ہر کانٛہہ چیٖز ہَسا درٛاو اَمے قرآن تھرٛوٗ اَمے قرآن سۭتی ہَسا چھِ سورٕے دُنیا وٕنۍکٮ۪ن قٲیِم تَوَے ہَسا چھِ مےٚ یہِ کِتاب یہِ قرآن شریٖف واریاہ زیادٕ پسند یوٗتاہ پسند یہِ ہَسا چھِ مےٚ پنٛنہِ زوٗ کھۄتہٕ تہِ ٹوٹھ اگر مےٚ زوٗ وَنہِ کانٛہہ دیُن سُہ دِمہٕ بہٕ مگر یہِ کِتاب ہَسا چھِ مےٚ تیٖژاہ ٹٲٹھ بہٕ ہٮ۪کہٕ نہٕ اَتھ مقابلس منٛز کُنے کِتابہِ سۭتۍ یوٗتاہ پیار کٔرِتھ یوٗتاہ محبت کٔرِتھ یِہ ہَسا چھِ اَسہِ ہیٚچھناوان کہِ لُکن سۭتۍ کِتھ پٲٹھۍ چھُ محبت ورتاوُن لُکن سۭتۍ کِتھ پٲٹھۍ چھُ اَسہِ وۄتھُن بِہُن لُکن سۭتۍ بَڑٮ۪ن کِتھ پٲٹھۍ چھِ اَسہِ عزت دیُن مٲلِس ماجہِ کِتھ پٲٹھۍ چھِ اَسہِ ہر کانٛہہ زندگی ہُنٛد پَہلوٗ یُس تہِ چھُ سُہ ہَسا چھِ أسۍ اَتھ قرآنس سۭتۍ جُڑِتھ اَسہِ ہَسا پَزِ اَمہِ قرآنہِ شریٖف